ہٮ۪لو اَسلام علیکُم کیٛاہ أسۍ چھا کَران ٹرٛیوٕل اٮ۪جَنسی سۭتۍ کَتھ اَسہِ ٲس یُہُس کٔرمٕژ تٕہٕنٛز کیب ٲس اَسہِ بُک کٔرمٕژ ییٚمۍ وَجہ حظ یہِ سۄ حظ ٲس اَسہِ امہِ باپَتھ بُک کٔرمٕژ تِکیٛازِ اَسہِ اوس گژھُن صُبحٲے صُبحٲے اوس اَسہِ گژھُن ٹیوٗرِسٹہٕ پٕلیسَس پٮ۪ٹھ أکِس جایہِ پنٛنہِ فیملی سۭتۍ تہٕ تٔمِس اوس تٕہٕنٛدِس ڈرٛایورَس اوس واتُن صُبحٲے سُلے مگر سُہ ہیٚکہٕ نہٕ وٕنہِ وٕنیُک تانۍ ہیوٚک نہٕ اَسہِ سۭتۍ اَسہِ نِش سُہ وٲتِتھ کینٛہہ بیٚیہِ نہ سا چھُنہٕ سُہ وٕنہِ فون تہِ تُلان سون کینٛہہ ییٚمہِ وَزٕ ییٚمہِ وجہ سۭ سۭتۍ ییٚمہِ وجہ سۭتۍ ہَسا چھُ اَسہِ پٮ۪وان واریاہ زیادٕ مُشکلات پے یِم آے اَسہِ امہِ وجہ سۭتۍ مہربٲنی کٔرِتھ تُہۍ کٔرۍ تو چَک یہِ کیٛازِ چھِنہٕ فون تُلان بیٚیہِ نیٖتو أمِس خِلاف نیٖتو أکھۍ اَکھ اٮ۪کشَن نیٖتو تُہۍ أمِس خِلاف